السلام علیکُم مےٚ حظ چھُ اکھ یاد بہٕ ٲسٕس ایٹتھس پران لگ بگ تہٕ اِکہِ دوہ گٔیٚے أسۍ پِکنِک مَگر پانہٕ گٔیس نہٕ بہٕ کٕلیمبِنگ خٲطرٕ پانہٕ چھَس نہٕ بہٕ زٔہنۍ تہِ گٔمٕژ اَلبتہ مےٚ وُچھ تَتہِ نَس اکھ گروٚپ اوس تِمے کٕلیمبَرٕے تہٕ تِم ٲسۍ کھسان یِمن تِم تَتٮ۪ن آسۍ راک اکھ واریاہ بٔڑ تہٕ تٔتھۍ ترٲوو تِمو کیاہ تھام کیاہ تھام تراووُکھ شیشتٕرو ہیٚور کُن سُہ پھسیوو ہیرِ تہٕ پَتہٕ ٲسۍ کھسان تِم رَزِ رَزِ توتام تَتہِ پٮ۪ٹھ ٲسۍ پِلناوان سُہ بیٚیہِ رَژھ ہیٚور پہم تہٕ کھسان ٲسۍ ہیٚور صبُحس چھُ مےٚ واریاہ زَبردست واریاہ اِنٹریسٹِنگ کٲم مَگر مےٚ باسیٚو بہٕ کھوٗژٕس تَتھ واریاہ مےٚ باسیٚو اَمہِ خٲطرٕ پَزِ واریاہ جِگرٕ آسُن تہٕ سُہ چھُ نہٕ مےٚ مَگر کیٚنہہ